اکھ گوٚو اَفغانِستان بیٚیہِ گوٚو پٲکِستان بیٚیہِ گوو بَنگلادیش بیٚیہِ گوو اَمریٖکا بیٚیہِ چھُ ہِندُستان تہٕ بیٚیہِ چھُ سعوٗدی عرب بیٚیہِ چھُ اَتھ کیاہ چھِ وَنان دُبے نہ نہ سعوٗدی عرب تہِ چھُ تہٕ تہٕ بیٚیہِ چھِ نیپال